اسلامُ علیکُم ٲں تُہۍ چھِو حاز اَزاحَت آ آ تُہۍ چھِو حظ ٹوٗرِسٹہٕ گَیِڈ مےٚ میٚلیوو وٕنۍ تُہُنٛد نَمبر أسۍ چھٕ ٹوٗرِسٹہٕ أسۍ چھِ نٮ۪برٕ پٮ۪ٹھ آمٕتۍ مےٚ بوٗز کہِ تُہُۍ چھِ ٹوٗرِسٹہٕ گَیِڈ اَسہِ اوس مان ژٕ کَشمیٖر وٕچھُن اَسہِ بوٗز اتہِ چھِ واریاہ ٹوٗرِسٹہٕ سُپاٹ تُہۍ ہیٚکوا اَسہِ گَیِڈ کٔرِتھ تھیٚنٛک یوٗ تھیٚنٛک یوٗ اچھا تُہُۍ وٕنِو مےٚ اتہِ کُس کُس پِک پِکنِک سٕپاٹ چُھ مان ژٕ یُس واریاہ اَصٕل روزِ سانہِ خٲطرٕ مگر أسۍ چھِ واریاہ واریاہ مان ژٕ دَہ پَنٛدَہ تانۍ چھٕ أسۍ اگر تُہۍ ؤنِو اسہِ تُہۍ کوٗتاہ چھِو پتہٕ مان ژٕ یہٕ ہیٚوان پَتہٕ پونٛسہٕ کوٗتاہ چھِ ہیٚوان تُہۍ

نہ توتہِ ؤنِو تُہۍ کوتاہ چھِو ہیٚوان اسہِ کوتاہ ہیٚیِو تُہۍ اسہِ وَنیاو تِمو وارہَن ہُنٛد ناو یِتھ کٕنۍ یِم چھٕ ٹوٗرِسٹہٕ گیِڈ مگر اسہٕ کوٚرُو تۄہی فون اسہِ بوٗز واریاہَن نِش تُہُنٛد کہِ تُہۍ چھِو دِل کِنہِ صاف تُہۍ ؤنِو اسہِ وۄنۍ نہ حظ یہٕ أسۍ چھٕ اَنجان اسہِ چھُنہٕ پَتہہ کانٛہہ تہِ جاے واے کَپٲر چھُ گَژھُن کَپٲر چھُ گَژھُن یا کیٚنٛہہ نہ حظ تہٕ تُہۍ دِیٖزٮ۪و اسہِ سُہ گیڈَا سۭتۍ یُس اصٕل پٲٹھۍ گیٕڈ کَرِ سارے جاے ہاوِ مان ژٕ پرٛٮ۪تھ کُنہِ جاےٛ ہُنٛد ناو آسٮ۪س پَتہہ کَتہِ کیاہ کَتھ ٹوٗرِسٹَس پٮ۪ٹھ کیٛاہ چھُ مان ژٕ بیٚیہِ چھُ اسہِ واریاہ یِم سۭتۍ چھِ اسہِ واریاہ تِم چھِ میانہِ کھۄتہٕ تہِ اُکنٕے تِمن چھیٚنہٕ تھوڑا تہِ پتہہ کِہیٖنۍ کَشمیٖرَس مُتعلِق مےٚ چھِ تھوڑا بہت توتہِ پتہہ مےٚ چھِ کٕرمٕژ اَکھ زٕ چَکر تُہۍ ہٲو زیٚو نہٕ تِتھ پٲٹھۍ تُہُۍ کٕرزیٚو اسہِ اَصٕل پٲٹھۍ گیٕڈ

اسہِ ؤنِو حظ یہٕ گُلمَرگہِ چھا اَتہِ چھُ وَنٛدَس شیٖن ویٖن تہِ پیٚوان

اچھا ٹھیٖک سۄن مَرگ سۄن مَرٕگ چھا مَرٕگ چھُ اسہِ بوٗزمُت واریاہ کیٚنٛہہ تَتہِ چھُ اوکے ٹھیٖک حظ گوٚو اسلامُ علیکُم